یُس بہٕ رٮ۪سپی چھَس بَناوان بہٕ چھَس سۄ کھالان یوٗٹیوٗبَس تہٕ تَتھ چھِ سٲلِم وُچھان تہٕ بیٚیہِ چھَس بہٕ پنٛنٮ۪ن ہمسایَن تہِ دِوان تمہِ فُڈٕ منٛز یُس بہٕ غذا بَناوان چھَس بہٕ چھَس ٹماٹر یُتھُے بہٕ ٹماٹر رَنان چھَس بہٕ چھَس تھوڑا رۄہَن ترٛاوان زامُت دۄد ترٛاوان تہٕ بہٕ چھَس رَنان تِم واریاہ اَصٕل تہٕ پَتہٕ چھَس بہٕ بیٚیہِ چھَس بہٕ یوٗٹیوٗبَس تہِ کھالان یِتھ کٔنۍ باقٕیَن لُکَن تہِ بہٕ ہیٚچھناوان چھَس بہٕ کٕم کٕم سٹٮ۪پٕس چھَس تَتھ منٛز فالو کَران یُتھ کہِ سٲری لُکھ ہیٚچھَن چھِ